اَسَلامُ علیکُم مےٚ چھُ ناو شاہیٖنہ بہٕ چھَس روزان شوپارِ مےٚ چھُ خانٛدَر کٔرِتھ مےٚ چھِ بَچہِ ترٛےٚ بہٕ ٲسس راتھ اوترٕ وٕچھان مےٚ چھُ گژھُن سالَس مےٚ ٲسۍ شُرٮ۪ن اَننۍ پَلو مے کوٚر ایمزانَس پٮ۪ٹھ آرڈَر اَتھ پٮ۪ٹھ چھِ واریاہ پَلو اَصٕل مےٚ وٲتۍ پَتہٕ تِم گَرٕ پَتہٕ رٔٹ مےٚ تِم تِم ٲسۍ کیپری ٲسۍ مےٚ ٲسۍ یِمَن شوٗز کٔرمٕتۍ یِمن ٹی شٲٹٕس کٔرمٕژ یِمن تِم ٲسۍ واریاہ اَصٕل بہٕ چھس سارنیے ونان اَصلی گَژھِ ایمزانسٕے پٮٹھ کَرُن اَتھ منٛز چھُ فٲیدٕ اَصٕل یہِ چھُ واریاہ اَصل بیٚیہِ چھُ ٹایِم تہِ بَچان وۄنۍ ٲس بہٕ یِمَن وَنان وۄنۍ کَرٕ بہٕ یِمَن پَسنٛد کُس لاگَن یِم تِم چھِ سٲری کَلَر اَصٕل لال چوک چھُنہٕ تیُتھ مِلان کِہیٖنۍ یُتھ ایمیزانَس پٮ۪ٹھ چھُ مِلان تِم چھِ واریاہ اَصٕل تہٕ مےٚ گٔے تِم تِتھۍ خۄش بیٚیہِ اَکھ أکۍ سنٛدۍ کھۄتہٕ اَکھ کَلَر لوٚگ مےٚ ٹایم ژھارنَس مگر وٲتۍمٕتۍ چھِ واریاہ اَصٕل واریاہ اَصٕل واریاہ اَصٕل بیٚیہِ چھِ ریٹ تہِ اَصٕل بیٚیہِ چھُ ٹایم تہِ بَچان بیٚیہِ چھُنہٕ اورٕ یورٕ پیٚوان نَژُن کِہیٖنۍ نہٕ یہِ چھُ واریاہ اَصٕل سٲری گَژھن أتھۍ پٮ۪ٹھٕے کَرٕنۍ واریاہ چھُ یہِ اَصٕل بیٚیہِ چھِ گَرِ بِہِتھ اِنسان کَران اورٕ چھُنہٕ پیٚوان نیرنُے نہٕ تہٕ بیٚیہِ چھِ مے ونۍ شُرۍ ونان ونۍ کُس لاگو أسۍ مےٚ دوٚس تُہۍ یِم تۄہہِ پَسَنٛد کٔرۍ وٕ تٕمے چھو لٲگِو تُہۍ ونۍ یُس تۄہِہ خۄش گژھِو یِم چھو اَصل اصل سٲری کَلَر تہٕ مےٚ گٔے پانَس تہِ تِم خۄش واریاہ بیٚیہِ گٔے تِم سارنٕے خۄش بیٚیہِ أنِم پانَس کُرتیٖز چَپٕنۍ تہِ کٔرٕم بیٚیہِ کٔرم یِم پٔرس اَکھ زٕ مگر واریاہ اَصٕل چھِ تِم مےٚ باسے تِمَن چھِ ریٹ تہِ اَصٕل واریاہ بیٚیہِ أنِم ٹایمَس پٮ۪ٹھ وٲتۍ تِم بیٚیہِ اَصۭل پٲٹھۍ وٲتۍ تِم ٹایمَس پٮ۪ٹھ وٲتۍ تِم تہٕ بیٚیہِ ٲسٕس بہٕ پانَس وٕچھان اَتھ منٛز یِم سِٹال وِٹال تِم تہِ چھِ تِمو چھِ یِمو چھِ یہِ تھٲمٕژ یہِ وِنٹَر کَلٮ۪کشَن تہِ اَتھ منٛز سُہ تہِ اَصٕل تِم تہِ کٔرِم پانَس تہِ اَنان بیٚیہِ چھِ یِم اَنڈَر گارمنٹٕس تِم تہِ آسان اَتھ پٮ۪ٹھ سورُے اَصٕل ریٹ تہِ بیٚیہِ اَتھ کَم مےٚ باسان واریاہ سٲری گژھن أتھۍ پٮ۪ٹھٕے کَرٕنۍ مےٚ گَژھان واریاہ خۄش بہٕ چھَس اَصلی ایٚمیزانسٕے پٮ۪ٹھ کَران آرڈَر تہٕ مگر مےٚ گوٚو واریاہ خۄش وۄنۍ چھِ اَسہِ یِمَن کَلَر تہِ چھِ یِمَن واریاہ آمٕتۍ اَصٕل بیٚیہِ کٔرۍ مےٚ یِم وۄنۍ چھِ وَندٕ ینہٕ وول بہٕ چھَس وَنان وَنۍ وٕچھ بہٕ وَندُک تہِ أتھۍ منٛزٕے کینٛہہ وِنٹَر تہِ کیٚنٛہہ سُویٹَر تہِ چھِ آسان اَتھ منٛز اَصٕل بیٚیہِ چھِ یِم آسان یِم گرم یِم کۄل یِم کُرتی یِم تہِ چھِ آسان واریاہ اَصٕل بیٚیہِ یِم بہٕ چھس وَنان وَنۍ وٕس بہٕ شوٗز ووٗز کیٚنٛہہ تہٕ اَگر تِم تہِ ٲسۍ اَصٕل جیکیٹ ویکیٹ تہِ چھِ واریاہ آسان اَصٕل یِم سٹال چھِ آسان گرم گرم سٹال تِم چھِ پَتہٕ وَندَس لَگان بیٚیہِ چھُ اَصٕل ریٹ تہِ دِوان تہٕ بہٕ چھَس زیادٕ کَران ایمزانسٕے پٮ۪ٹھ کران بہٕ واریاہ اَصٕل چھِ آسان اَتھ پٮ۪ٹھ